یُس مَطلَب آز أسۍ وٕچھو أزیُک مَطلَب دُنیاہٕچ خَبَر اَتَر کیٛاہ چھِ مَطلَب کوٗتاہ چینٛج چھ گوٚمُت آز مےٚ باسان مَطلَب واریاہ زِیادٕ واریاہ زِیادٕ چینٛج چھ گوٚمُت آز کِیٛازِ کہِ اَگَر أسۍ وٕچھو دۄہ کھۄتہٕ دۄہ چھِ نٔو نٔو نٔو نٔو ٹؠکنالوجِی یوٗز گَژھان نٔو نٔو ٹؠکنالوجِی چھِ یِوان اِیٖجاد کَرنہٕ تہٕ تِم چھِ یِوان یوٗز کَرنہٕ یا اَگَر أسۍ وٕچھو مَطلَب اِنسان ہؠکہِ آز گَنٹُک سَفَر اگر سورُے اَگر أسۍ دۄہُک سَفَر وٕچھو اِنسان اَگر برونٛٹھ اوس نیران اِنسان سَفرَس پؠٹھ تٔمس اوس لَگان زٕ ترٛےٚ دۄہ ٲسۍ تٔمِس لَگان کُنہِ دوٗر جایہِ اَگَر تٔمِس آسہِ ہے واتُن تٔمِس ٲسۍ زٕ ترٛےٚ دۄہ لَگان مَگَر آز چھِ یہِ آمُت کہِ یہِ اَگَر أسۍ مَطلَب جَہازَس ٹِکَٹ کَرو جَہاز کہِ ذٔریعہِ گَژھو تَتھ جاے أڈِس گٲنٛٹَس منٛز ہؠکو أسۍ وٲتِتھ یان ٹَرینَن پؠٹھ یا گاڑؠن منٛز ہؠکو أسۍ پَنُن سَفَر کٔرِتھ ییٚمہِ سٟتۍ زَن تہِ أسۍ واریاہ جَلدی پَنُن سَفَر طَے ہؠکو کٔرِتھ صِرِف چھنہٕ یِتھُے یوت کہیٖنۍ أزکِس دُنٛیاہَس منٛز ہؠکو أسۍ وٕچھِتھ مَطلَب یِم سٕماٹ فونٕز چھِ آز آمٕتۍ اِنٹَرنؠٹ یُس أسۍ یوٗز چھِ کَران یِمو ذٔریعہِ یِمو ذٔریعہِ ہؠکو أسۍ گَرِ بِہِتھ دُنیاہُک سورُے دُنیاہُک نَظارٕ کٔرِتھ سٲرسٕے دُنیاہَس ہؠکو أسۍ پھٔرِتھ پھیٖرِتھ مَطلَب گَرِ بِہتھٕے ہٮ۪کو أسۍ سٲرِی دُنیاہُک نَظارٕ کٔرِتھ تہٕ امہِ سٟتۍ ہٮ۪کو أسۍ گَرِ بِہِتھ شاپِنٛگ کٔرِتھ یا أسۍ ہؠکو گَرِ بِہِتھ ٹِکَٹ کٔرِتھ بُک جَہازٕچ یا ٹرینہِ ہِنٛز یا گَرِ بِہِتھ ہؠکو أسۍ کیاہ پانَس خٲطرٕ گٲڑۍ اَکھ بُک کَرنٲوِتھ اَگر اَسہِ کُنہِ تہِ جایہِ آسہِ گَژھُن مَطلَب آز چھُنہٕ کٕہٕنۍ تہِ پَرابلِم یِوان کِہیٖنۍ گَرِ بِہِتھ ہؠکو أسۍ دُنیاہٕچ تَمام خَبَر بوٗزِتھ سُماٹ فونو ذٔریعہِ یا ٹِیلی وِجَن ذٔریعہِ یا ریڈیو ذٔریعہِ تہٕ بیٚیہِ کیٛاہ چھِ ناو ہؠکو أسۍ مَطلَب یُس پَنُن سُماٹ فون بَرونٛٹھ اوس مَطلَب پَرُن واریاہ زِیادٕ مُشکِل مُشکِل کِیازِ کہِ مَطلَب تم گام تہِ چھِ اِتھۍ آسان یِمَن جایَن نہٕ مَطلَب یِم پھیسلٹی ٲسۍ اؠویلیبٕل آسان کِہِیٖنۍ کہِ تم ہؠکہَن کِتاب وِتاب أنِتھ یا کُنہِ جایہِ ہؠکہَن تم گٔژھِتھ اور یور تم ہؠکہَن پَرنہٕ باپَتھ کُنہِ جایہِ گٔژھِتھ مَگَر یِم یِم سٕماٹ فون چھِ یا لؠپٹاپ چھِ یا بیٚیہِ کینہہ تہِ چھِ تمو ذٔریِعہِ ہؠکو أسۍ مَطلَب موبایِلو پؠٹھٕے پٔرِتھ تہٕ بَڑؠن بَڑؠن اِکزامَن خٲطرٕ ہؠکو أسۍ پٔرِتھ تہٕ بیٚیہِ اَگر أسۍ یہِ وٕچھو کہِ مَطلَب پوٗرٕ دُنیاہٕچ اَگر دُنیاہٕچ نہٕ کینٛہہ پوٗرٕ یوٗنِوٲرسٕچ پوٗرٕ کایِناتٕچ خَبَر چھِ أسۍ آز ہؠکان وٕچھِتھ سِؠٹلایٹو ذٔریعہٕ یا کٲنٛسہِ ہٕنٛز لوکیشَن آسہِ اَسہِ وٕچھِنۍ کٲنٛسہِ ہٕنٛز اؠڈرس آسہِ اَسہِ وٕچھُن أسۍ ہؠکو سُہ تہِ وٕچھِتھ تہٕ بیٚیہِ کیاہ چھِ ناو مَطلَب آز چھِ پرٛٮ۪تھ کانٛہہ چیٖز گوٚمُت مَطلَب واریاہ زِیادٕ آسان